ییٚلہِ بہٕ ییٚلہِ بہٕ یہِ ٲسٕس کَران بہٕ ٲسٕس یوگا کٕلاس کَران اٮ۪ٹٮ۪نٛڈ سۄ ٲسٕس بہٕ پنٛنِس کالج لایفہِ دوران ٲسٕس بہٕ یوگا کٕلاس اٮ۪ٹٮ۪نٛڈ تِکیٛازِ اَسہِ دِتُکھ اَکہِ پھِرِ یوگا کٕلاَسن خٲطرٕ سٮ۪منار اَکھ یَتھ منٛز اَسہِ وَننہٕ آو کہِ یہِ کیٛاہ کیٛاہ چھُ تۄہہِ پیٚوان کَرُن تہٕ کِتھ کَنۍ یوگا چھُ آسان کَرُن یوگا کوٗتاہ چھِ صحتہٕ خٲطرٕ واریاہ زیادٕ اَصٕل یا یوگاہَس منٛز کۭتیٛاہ فٲیدٕ چھِ مِلان اِنسانَس تہٕ تَنہٕ پٮ۪ٹھ لَگوو اَسہِ پَتہٕ یوگا کَرُن مگر یُتھُے أسۍ یوگا ٲسۍ کَران تہٕ اَسہِ مِلیٛو واریاہ زیادٕ فٲیدٕ یوگا کَرنَس تہٕ پَتہٕ سون صحت تہِ چھِ تَنہٕ پٮ۪ٹھ روزان واریاہ زیادٕ ٹھیٖک یَنہٕ پٮ۪ٹھ اَسہِ یوگا لوگ کَرُن تہٕ بیٚیہِ چھُ یُتھُے یوت آسان کِہیٖنۍ یوگا سۭتۍ چھِ اِنسانَس واریاہ زیادٕ فٲیدٕ مِلان صحت چھِ روزان بلکل ٹھیٖک تہٕ بیٚیہِ چھِ یہِ گژھان یوگا سۭتۍ کٲم یوگا سۭتۍ کیٛاہ گژھِ بیٚیہِ تہٕ یوگا چھِ واریاہ اَصٕل صحتہٕ خٲطرٕ روزان تہٕ اگر بہٕ وَنہٕ کہِ اَزٕ مطلب کہِ یوگا کٕلاس گژھَن ضروٗری رَٹٕنۍ مےٚ چھِ باسان کیٛازِکہِ تَتہِ چھُ ہیٚچھناوان کہِ تۄہہِ کِتھ کٔنۍ چھُ یوگا کَرُن کِتھ کٔنۍ چھُ نہٕ کَرُن کِہیٖنۍ کِتھ کٔنۍ چھُ بِہُن یوگاہَس منٛز کِتھ کٔنۍ چھُ مایِنٛڈ تھَوُن فِرٛی یا باقٕے باقٕے چیٖز مگر اگر أسۍ تِتھ کَنۍ چھِ وٕچھان گَرِ چھُ کَران مےٚ چھِ باسان تَمہِ سۭتۍ چھُنہٕ تیوٗتاہ یہِ گژھان کِہیٖںۍ کیٛازِکہِ اَسہِ چھُنہٕ تیُتھ آسان پَتہ کِہیٖنۍ کہِ اَسہِ کِتھ کٔنۍ پَزِ یوگا کَرُن مگر ہُتھ کٔںۍ اگر أسۍ کُنہِ جایہِ کٕلاس رَٹو یوگا کَرنہٕ خٲطرٕ تیٚمہِ سۭتۍ چھِ صحت روزان سون ٹھیٖک اَسہِ چھُ لَگان پَتہ اَسہِ کٕم پُزِشَن چھِ تھاوٕنۍ اَسہِ کیٛاہ کیٛاہ چھِ کَرُن ییٚمۍ پَتہٕ ییٚمۍ پَتہٕ کیٛاہ چھِ کَرُن سورُے کیںٛہہ چھِ روزان یا کھیٚون چیٚون کیٛاہ چھِ تھَوُن پنٛنہِ ڈایٹَس منٛز کیٛاہ چھِ کھیٚون چیٚون یوگاہَس منٛز چھِ یِم سورُے لَگان پَتہ تہٕ اِنسان تہِ چھِ روزان فِرٛی أمۍ سُنٛد دِماغ چھِ رٕلیکٕس کَران أمۍ سٕنٛز أمۍ سُنٛد جِسٕم چھِ رٕلیکٕس کَران واریاہ واریاہ فٲیدٕ چھُ یِتھَے کَنۍ مِلان تہٕ یورٕ